بہٕ چھَس یہِ سَجَسٹ کَران سٹوٗڈَنٹَن کہِ آفٹَر سکوٗلِنٛگ آفٹَر دِیَر ہایَر ایٚجوکیشَن تہٕ ایٚجوٗکیشَن کَرنہٕ پَتہٕ کزِ پَزِ تِمَن فیملی بِزنِسٕے کَنٹِنیوٗ کَرُن تِکیٛازِ جاب چھِنہٕ آسان ایٚویلیبُل تیٖژاہ کیٚنٛہہ ایز یوٗجوَل یِم حالات چھِ اِنڈیہِکۍ اَز چھِ ہر کانٛہہ بےٚ روزگار آسان خاص کَر کٔشیٖرِ منٛز ییٚتہِ چھِ وارِیاہ زیادٕ خاص کَر مطلب کہِ میکزِمَم آبٲدی چھِ ییٚتہِ لِٹریٹ ٲسِکھ تہٕ اِلِٹریٹٕے تِمَن چھنہٕ جابٕے میلان سٲری چھِ اَز دَربٕدرٕٕے تہٕ تَمہِ کہِ وَجہ سۭتۍ چھِ واریاہ زیادٕ اِنفُلَنٕس پٮ۪وان مطلب اَصٕل اِنفُلنٕس نہٕ کیٚنٛہہ بیڈ اِنفُلنٕس چھُ تَمیُک تہٕ تِم چھِ پَتہٕ کیٚنٛہہ کانٛہہ چھُ ڈرٛگرٲرٕس بَنان کانٛہہ چھُ کیٚنٛہہ بَنان تہٕ تِکیٛازِ تِمَن پَزِ فیملی بِزنِسٕے کَرُن پٔرسِو تہٕ جاب چھَنہٕ آسان ییٚتہِ ایویٚلیبُل کِہیٖنٛۍ